مےٚ چھُ زٕ بارٕنۍ اکھ چھِ بیٚنہِ تہٕ اکھ چھُ بوٚے أسۍ چھِ پانہٕ وٲنۍ ترٛےٚ بٲے بارٕنۍ تہٕ مےٚ لۅکُٹ چھُ میٛٲنۍ بیٚنہِ تہٕ تٔمِس پَتہٕ چھُ میٛون بوٚے أسۍ چھِ پانہٕ وٲنۍ واریاہَو طریٖقو رَلان مےٚ تہٕ میٛٲنِس بٲیِس چھِ أچھ رَلان تہٕ مےٚ تہٕ میٛانہِ بیٚنہِ چھِ ڈیٚکہٕ رَلان پانہٕ وٲنۍ تہٕ واریاہ عادتہٕ چھِ اَسہِ رَلان مَثلاً أسۍ چھِ شۄنٛگان اَکی طریٖق أسۍ چھِ کھیٚوان چَوان اَکی طریٖقہٕ أسۍ چھِ وۅتھان بیٚہوان اَکی طریٖقہٕ وۅنۍ گوٚو کیٚنٛہہ چیٖز چھِ تِم تہٕ یِم اَسہِ مَنٛز مُختلِف چھِ مَثلاً سون قَد بہٕ چھَس مےٚ چھُ قَد یہِ چھُ درمیٛٲنی میٛانہِ بیٚنہِ ہُنٛد قَد یُس چھُ سُہ چھُ ژھوٚٹ تہٕ میٲنِس بٲیِس چھُ قَد زیوٗٹھ تہٕ باقٕے چھِ اَسہِ وَزنَس مَنٛز تہِ چھِ أسۍ مُختلِف مَثلاً میٛٲنۍ بیٚنہِ چھِ سُہ سُہ چھُ اصٕل وَزنی بہٕ چھَس تھوڑا درمیٛٲنی وَزنی تہٕ میٛون بوٚے چھُ واریاہ کم وَزَن تہٕ بیٚیہِ چھِ اَسہِ کیٚنٛہہ تِم عادتہٕ تہٕ مُختلِف مَثلاً بہٕ چھَس نَرمی پَسَنٛد کَران زیاد تَر تہٕ یِم میٛٲنٛۍ ہُم بٲے بارٕنۍ زٕ چھِ تِم چھِ شَرارَت پَسَنٛد